کشمیٖری لینٛگویج چھِ اَکھ بوٚڈ بار رول اَدا کَران سٲنِس ایجکیشَن سیکٹَرَس منٛز أکِس شُرِس چھِ گژھان آسٲیِش ہیٚچھُن یا کَتھ کَرٕنۍ سٲنِس اُستادَن سۭتۍ أمۍ سُنٛد طور طٔریٖقہٕ أمۍ سُنٛد وۄتھُن بِہُن پنٛنِس یَتھ ماحولَس اندر یُس أمِس یہِ زبان چھِ أمِس چھِ یہِ ہیٚچھناونہٕ خٲطر أکِس زیادٕ کھۄتہٕ زیادٕ آسٲیِش گژھان